سٲنِس ایریاہَس مَنٛز ہَسا چھُ اٮ۪پٕل فرٛوٗٹ اکھ اَصٕل ییٖلڈِنٛگ کرٛاپ تہٕ یہِ چھُ اکھ سُہ کرٛاپ یُس اَسہِ واریاہ زیادٕ فٲیدٕ دِوان چھُ اگر زَن اَتھ کرٛاپَس اَسہِ دوا بیٚیہِ کیٚنٛہہ کھادٕ اَتھ پٮ۪ٹھ اِستِمال کٔرِتھ چھُ اَسہِ واریاہ پونٛسہٕ لگان مگر یہِ کرٛاپ چھُ اَسہِ کرٛوپو مَنٛز ساروی کھۄتہٕ زیادٕ پرٛافِٹ دِوان بیٚیہِ چھُ یہِ کرٛاپ اکھ کیش کرٛاپ تہِ ییٚمہِ کِنۍ زَن أسۍ یہِ کٕنۍتھٕے ووٚتھ چھِ پَنٕنۍ پونٛسہٕ حٲصل کران